ہیٚلو اَسلام علیکُم فَایر سِٹیشن اَہَن حظ آ کَتھ حظ دفترس گٲو کٔدلہٕ کَت۪ن چھُ یہِ کَپٲرۍ سایڈَس حظ کٔدلس اَچھا ہُپٲرۍ یہِ چھا لال چوک سایِڈٕ یُن کِنہٕ یہِ چھُ ہُپٲرۍ سایِڈٕ یُن حَبہٕ کٔدٕل سایِڈٕ یُن تہٕ گٲو گٲو أسۍ سوزو یہِ تہٕ اَسہِ چھِ فِلحال سٔروس سِٹیشنَس منٛز چھِ اَسہِٕ اَکھ زٕ گاڑِ آسان ییٚتٮ۪تھ تیٚلہِ کَرہو أسۍ بیٚیِس کنَسٲرنَس تہِ فون اَگر اَسہِ باسہِ اَپٲرۍ زیادٕ نار چھُ تہٕ تُہۍ دٔپِو مےٚ گۄڈٕ یہِ کَت۪ن گٲو کٔدلہٕ کتٮ۪ن چھُ یہِ پراپر دٔپِو مےٚ تُہۍ اَگرے کٔدٕلس کھسو أسۍ کٔدٕلس چھا دٔچھِنۍ نیرُن کِنہٕ کھۅوٕرۍ چھُ نیرُن آ اَمے روڑٕ کِنۍ أسۍ یِمو نا أسۍ یِمو کَنسٲرٕن بہٕ یِمہٕ ہوتہِ پٮ۪ٹھٕ بمہٕ گرٕ پٮ۪ٹھٕ یِمہٕ بہٕ یُس بَٹہٕ مالیُن نِش چھُنا تَپٲری یِمہٕ نا بہٕ

آ بہٕ یِمہٕ بہٕ یِمہٕ مایسوٗم کِنۍ یِمہٕ بہٕ جلدی جلدی گژھِ مایسوٗم کِنۍ آہنوٗ آ

ٹھیٖک چھُ اَگر أسۍ گٲو کٔدلہٕ کھۅوٕرۍ کِنۍ نوٚو سُہ ڈِپارٹمٮ۪نٛٹ بنیٛو تٔتی تَتھ چھا نار لوٚگمُت ژٕ دٔپ مےٚ نا نار نار ژٕ دٔپ مےٚ گۅڈٕ تتہِ آب آب چھا تَتٮ۪ن یہِ اَگر اَسہِ آب مۅکلیے اَتھ گاڑِ تتٮ۪تھ چھا ہُہ لٲگِتھ تَتہِ چھِ نَلکَن ہُنٛد لٔگِتھ کانٛہہ اِنتظاما تھٲوِتھ تتٮ۪تھ سُہ فایر ایمرجنسی چھا لٔگِتھ پایپ ترٛٲوِتھ تتھ نہَ نہَ یارٕبلس سُنٛب گَژھِ نہٕ کیٚنٛہہ کیٛازِکہِ سُہ چھُ ژھۅٹھ تتھ چھُ گژھان ژھۄٹھ پتہٕ جَمع یُس تۄہہِ تَتٮ۪ن اوٚکنُے پہم چھُنا یہِ تَتھ تتھ چھا پایپ تَتٮ۪ن ترٛٲوِتھ سُہ ایمرجنسی پایپ چھِ آسان ٲٹھ آنٛچہِ پایپ ترٛٲوِتھ یتھ پٮ۪ٹھ آب ہیٚکو کھٲلِتھ ہے یہِ کہِ یہِ کہِ مےٚ کوٚر مےٚ کوٚر نہَ نہَ مےٚ کٔر تِمن کال کٔر مےٚ تِمن أکہِ أکہِ تِم آسان أکہِ تِم لٲجۍ وردی لاگٕنۍ تلہٕ ہا ژٕ اوستھا وردی لٲگِو أکہِ تِمن دِژ مےٚ کال حظ یِمن کوٛر مےٚ اپڈیٹ تُہۍ دٔپۍتو مےٚ گۄڈٕ کٔتھ اَکھ یہ چھا یہِ چھا ٹرٛانٕس ٹرٛانٕسفارمرس نار کِنہٕ گرس چھُ نار آ یہِ چھا مطلب أنٛدرۍ چھا نار کِنہٕ یہِ چھُ پاورس ٹرٛانسفارمرس چھا نار کِنہٕ أنٛدرٕ چھِ کُِٹھس نار کُٹھس تہِ وۄ کُٹھٮ۪ن تہِ لوٚگ نار اَچھا اَتہِ ما چھُ کانٛہہ پھٔسِتھ ؤسِتھ ما چھُ کانٛہہ ییٖتِس کالس نہٕ یِم واتن تیٖتِس کالس یہِ کیٛاہ یہِ کیاہ سوزَو سوزَو سوزَو وُچھ حظ اگر بیٚیہِ کِس بیٚیہِ کُن بیٚیہِ کُن ڈِپارٹمٮ۪نٛٹس تہِ اگر جلدی جلدی کٔرِو اَپٲرۍ تُہۍ تہٕ بیٚکِس کَنسٲرنَس أسۍ سوزو فِلحال أکہِ سوٗز مےٚ یِم یہِ کہِ گژھان پاور پاور ژٔٹنٲوِو تُہۍ تُہۍ ژٹنٲوِو پاوَر نہَ نہَ تُہۍ ژٹنٲوِو تیٖتِس کالس پاوَر یہِ کیٛاہ وٲتۍ أسۍ اَسہِ لگن دَہ مِنٛٹ لَگن اَسہِ اوٗر تانۍ یہِ کہِ درٛاے أسۍ درٛاے دَہ مِنٛٹ لگن اَسہِ ٹوٹل وَن دہ مِنٹ لَگ اَسہِ ٹوٹل أکہِ أکہِ ب س دَہ مِنٛٹ لگن یہِ کہِ درٛاے یہِ کہِ درٛایہِ بیٚہہ خۅدایس حوالہٕ یہِ کہِ وٲتۍ أسۍ